سٲنس ریٚلِجیٚس منٛز چھِ واریاہ زیادٕ رایٹٕس مطلب ییٚمہِ ذٔریعہِ اسہِ واریاہ زیادٕ فٲیدٕ چھُ میلان اکھ رایٹٕس چھُ اسہِ یہِ تہِ زٕ مطلب رایٹ ٹُو فرٛیٖڈَم رایٹ ٹُو سٕپیٖچ رایٹ ٹُو ووٹ ہَر کٲنسہِ اِنسانَس چھِ پَنٕنۍ پَنٕنۍ فریٖڈَمٕز میلان ہَر کانٛہہ ٲں اِنسان چھُ پَنُن پَنُن یِم تٔمِس ایٚکٕسپرٛیٚشَن چھِ یا پَنُن سٕپیٖچ چھُ آسان سُہ چھُ ہیٚکان بوٗلِتھ سُہ چھُ ہیٚکان ؤنِتھ پَننِس متعلق پَننِس تٔمِس کَرٕنۍ کیٛاہ آسہِ اسہِ چھُ واریاہ زیادٕ فایدٕ میلان اَمہِ سۭتۍ اَمے سۭتۍ چھِ أسۍ پَنٕنۍ نیٖڈٕس تہِ فُل فِل کران فار ایٚکزامپٕل اسہِ دیٛت رایٹ ٹُو فرٛیٖڈَم ٹُو سٕپیٖچ فرٛیٖڈَم ٹو ووٹ فرٛیٖڈَم ٹُو رایٹ فرٛیٖڈَم ٹُو ٲں ایوریٖتھِنٛگ چھِ اسہِ دِوان گورمیٚنٛٹ اَمہِ سۭتۍ چھُ اسہِ واریاہ زیادٕ فٲیدٕ میلان ییٚمہِ ذٔریعہِ أسۍ پَنٕنۍ نیٖڈٕس چھِ کران فُل فِل تھینٛکٕس